ہیٚلو وَعلیکُم اَسَلام یہِ حظ اَسہِ حظ ٲسۍ یِم بانہٕ زٕ ترٛےٚ چھِ ضروٗرت تُہۍ چھُو نہَ حظ یِم بانہٕ بَناوان آ کترِو بانہٕ حظ اَسہِ ٲسۍ تھالہٕ بانہٕ سٮ۪ٹ ضروٗرت تہٕ آ اَسہِ دوٚپ تہٕ بیٚیہِ ہسا چھِ اَسہِ گملہٕ پانٛژ ٲٹھ بیٚیہِ جیجیٖر مگر حظ سُہ کٔرۍزِہوس اَصٕل اَصٕل نقشہٕ یہِ حظ تُہۍ چھُو حظ آرڑس پٮ۪ٹھ سوزان کِنہٕ أسۍ یِمو توٗرۍ آ پَتہٕ کوٗت حظ گَژھِ توتہِ ریٹ کیٛاہ گَژھِ اَچھا ٹھیٖک ٹھیٖک حظ اَچھا حظ ٹھیٖک تہٕ بیٚیہِ تھٲوِزیٚو گملہٕ تِمن تہِ کٔرۍزیٚو اَصٕل نقشہٕ تہٕ تھالہٕ بانس تہِ حظ کٔرۍزیٚو سُہ بَنٲوزیٚو ہُہ تھالہٕ بانہٕ سٮ۪ٹ بَنٲوزیٚو فُل کیٛازِ کہِ اَسہِ حظ چھِ بُزرگ گَرس منٛز تِمن چھُ خۄش کَران اَتھ منٛز کھیٚون بَتہٕ آ بیٚیہِ بیٚیہِ کیٛاہ حظ چھِو بَناوان تُمبَکھ نارِ چھو حظ بَناوان تُمبَکھ نارِ آ اہَن حظ آ کوٗلر اہَن حظ کوٗلر آ کوٗلر اَکھ تہِ اوس اَسہِ ضروٗرت کوٗلر اَکھ نہَ حظ نلکہٕ دار نلکہٕ دار تَتھ چھَ حظ روزان اَصٕل بوٗزمُت چھُم تَتھ چھُ روزان ٹھنٛڈٕ ترٛیش آ سُہ کۭتِس تام چھُ گَژھان نقشہٕ کٔرِتھ حظ ٹھیٖک حظ چھُ آ بیٚیہِ تہٕ اہَن حظ آ بیٚیہ تیٚلہِ تھٲوزیٚو یہِ تہِ بیٚیہِ چھِ اَسہِ تُمبکھ نارِ زٕ ژور ضروٗرت تِم تھٲوزیٚو ژور پانٛژھ مگر تِم تھٲوزیٚو سِمپُلے تِمن کٔرۍزیٚو نہٕ نقشہٕ وقشہٕ نہَ حظ بَجہِ بَجہِ بَجہِ تھٲوزیٚو مگر تھٲوزیٚو سِمپُلے اہَن حظ تہٕ بیٚیہِ نہَ حظ نہَ بیٚیہِ چھُو کیٚنٛہہ بَناوان ڈِف کیٛاہ حظ ژٔٲنٛگۍ حظ نہَ حظ نہَ ژٔٲنٛگۍ چھِنہٕ اَسہِ ضروٗرت البتہٕ یِمے گملہٕ بیٚیہِ حظ سُہ تھالہٕ بان سٮ۪ٹ تہٕ بیٚیہِ تھٲوزیٚو جیجیٖر تہٕ تَتھ چھِناہ سُہ پٮ۪ٹھٕ آسان سُہ چِلِم تہِ چِلِم چھَنہٕ حظ اہَن حظ آ گملہٕ حظ تِم تھٲوزیٚو نقشس منٛز جیجیٖر تہِ تھٲوزیٚو سِمپُلے تَتھ کٔرۍزیٚو رنٛگٕے اوت تہٕ نقشہٕ وخشہٕ نہٕ کیٚنٛہہ آ اَچھا ٹھیٖک وۅنۍ کَر کَر حظ بَنن یِم تۄیہِ ریٹہِ ہُنٛد تہِ ؤنِو بیٚیہِ أسۍ یِمو اوٗرۍ اَسہِ توتہِ کٔرِو کنسیٚشن کٔرۍہوٗس نا کیٚنٛہہ اَدٕ کَر حظ یِمہٕ بہٕ ییٚلہِ حظ تیار آسَن تہٕ اَسہِ چھِ وُنہِ ٹایم اَسہِ چھِ تُمبَکھ نارِ وُنہِ نِمو أسۍ اَکی دۄہ تہٕ اَسہِ چھُ وُنہِ خانٛدر تہِ چھُ اَسہِ پانٛژِ دَہہِ دۅہۍ تہٕ وۅنۍ نِمو اَکی ساتہٕ اہَن حظ ٹھیٖک آ بیٚیہِ کیٛاہ حظ چھِو بَناون نوٚو نوٚو چھُنہٕ حظ تُہۍ بیٚیہِ بیٚیہِ اَز حظ چھِ نٔے کیٚنٛہہ چھُو حظ بَناوان بیٚیہِ نہَ حظ یُس حظ شوٚوس تھاوَو أتۍ یا گملٕکۍ پٲٹھۍ حظ گملہٕ چھِناہ حظ امِکۍ قٕسم آ بیٚیہِ چھُناہ حظ تِم ڈُلۍ حظ ڈُلۍ خانٛدرس منٛز یِمن تِمن دۄد چھِ زٮ۪وٕراوان تِم آ تِم چھِ حظ بَنان آ تِم چھِ اَسہِ آ تِم تہِ حظ ٲسۍ اَسہِ ضروٗرت تِم تہِ تھٲوِو تھٲوزیٚو زٕ مےٚ حظ گَژھِ سِمپُلے سِمپُلے بَس یوٗتٕے حظ اَچھا بِہِو رۅبس حَوال